تۄہہِ چھُو پتہ مےٚ اَنے کیٛاہ چھِ وَنان سَن سِکریٖن اٮ۪س پی اٮ۪ف سِکِسٹی بہٕ کیاہ وَنہٕ تۄہہِ یہِ سَن سِکِریٖن کیٛاہ چھُ بہٕ چھَس مو اَصٕلی وَنان یہِ سَن سِکِریٖن چھُ کیٛاہ قہر ہہ قہر سَن سِکریٖن چھےٚ اَمہِ سۭتۍ چھِنہٕ عٲرٕقٕے یِوان مےٚ چھِ مٲج دۄہَے وَنان ژےٚ کیٛازِ چھِ نہٕ عٲرق یِوان أمۍ سَن سِکِریٖن سۭتۍ میٛانی سَن سِکِریٖن سۭتۍ کیٛازِ چھِ مےٚ عٲرَق یِوان اَدٕ وۄںۍ کُس بیٚہہِ تَس وَنٛنہِ یُس مےٚ یہِ سَن سِکِریٖن چھِ یہِ چھِ واریاہ درٛوٚج سَن سِکِریٖن تہٕ یوٚرٕ چھِ یہِ واریاہ عٲرٕ یہِ چھِ اٮ۪س پی اٮ۪ف سِکِسٹی مےٚ کَرے سُہ کیٛاہ مےٚ کرے سُہ آرڈَر اٮ۪مَزان پٮ۪ٹھ مےٚ ٲس نہٕ پٮتہٕ کیٚنہہ اٮ۪مَزان وٮ۪مَزان کیٚنہہ پَر وۄنۍ کوٚر مےٚ آرڈَر اَدٕ وٲتۍ مےٚ یہِ دۄن دۄہَن منٛز مےٚ کھُلٲو مےٚ مٔژھ سۄ گۄڈنِکۍ دۄہ گۄڈنِکۍ دۄہ باسیو مےٚ یہِ مٔکٕر پَتہٕ دۄیمہِ دۄہہِ مٔژھٕم مےٚ چھِنہٕ عٲرقٕے یِوان سارنی چھِ عٲرق یِوان مےٚ چھِ وَنان ژےٚ کیٛازِ چھی نہٕ عٲرق یِوان اَدٕ بہٕ کیٛاہ وَنہٕ ہا تِمَن مےٚ کیٛاہ چھِ موٚتھمُت تَوَے چھَس وَنان یُس مےٚ یہِ گۄڈٕنیُک پرٛوڈَکٹ کَرے آن لایِن آرڈَر یہِ اوس واریاہ اوٚرٕ